رات شیٚیہِ بَجہِ حظ ٲسٕس بہٕ گَرِ تہٕ پَتہٕ حظ روٚن مےٚ بَتہٕ پَتہٕ داریس بہٕ نیٚبر کیٚنٛہہ تام کٲم کَرنہِ آب حظ رَٹنہِ سنٹیکسس پَتہ ٲسٕس بہٕ اَتھ ؤلۍ تہِ ؤلۍ نظر دِوان آب حظ اوس کَم کَم پَکان ییٖتِس پَتہٕ حظ کُر مٔمی تہِ آلو پَتہٕ ژاے مٔمی اَنٛدر حظ تہٕ مٔمی دوٚپ بَتہٕ کیٚازِ گوٚمُت خراب تہٕ مےٚ دوٚپُس مےٚ لٔجۍ نیٚبرٕ کٲم بہٕ ٲسٕس آب رَٹان تہٕ آب اوس کَمے تہٕ ہُہ ناغس اوس آب گوٚمُت کھۄشٕک تہٕ پَتہٕ حظ ٲسٕس بہٕ آب رِٹان پَتہٕ حظ گوٚو مےٚ بتہٕ خراب پَتہٕ ژایَس بہٕ اَنٛدر پَتہٕ لٲج مےٚ نیٚماز پَرٕنۍ تَمہِ ساتہٕ تہِ گوٚو مےٚ مشرپَے بَتہٕ چُھ مےٚ لٲگِتھ تہٕ ہُہ پتہٕ سُہ حظ اوس واریاہ زیادٕ نَرم گوٚومُت پَتہٕ دوٚپ مٔمی یہِ کیٚازِ چھُ گوٚومُت خراب بَتہٕ تہٕ پَتہٕ حظ ترٲے مےٚ تتھ ٲلو کَترو مےٚ پَتہٕ تھوو مےٚ تَتھ پٮ۪ٹھ ٲلوٕ حظ رایس کُکرس منٛز بَتَس پٮ۪ٹھ حظ تھوو مےٚ ٲلو تہٕ ہُہ ییٚلہِ مےٚ وُہ مِنٹہٕ باد وٕچھ حظ مےٚ ٲلو یہِ حظ یہِ بَتہٕ تَتھ کوٚر مےٚ پَتہٕ حظ چھُ نہٕ حظ ژالنہِ سۭتۍ پَتہٕ سُہ ہیٚور ہیٚور ہُہ کَران بَتَس تہٕ پَتہٕ حظ کوٚر مےٚ تَتھ بَتَس اَصٕل پٲٹھۍ ہیٚور ہیٚور تہٕ سُہ حظ اوس پَتہٕ اَصٕل بَتہٕ گوٚومُت ٲلوٕ سۭتۍ پَتہٕ اوس نہٕ سُہ تیوٗتاہ نَرٕم گوٚمُت کہِنۍ تہِ بَتہٕ سُہ حظ اوس پَتہٕ واریاہ زیادٕ اَصٕل گوٚومُت